بہٕ ہسا چھُس باغوٲنی پنٕنِس مکانس نزدیٖک کران مےٚ ہسا چھِ أتنی زٔمیٖن اتھ زٔمیٖنس منٛز ہسا دِتۍ مےٚ دہ ؤری یتھ ہسا گٔے مےٚ اتھ ژوٗنٛٹھۍ کُلۍ دِتمٕتِس أمۍ ہسا دِتۍ پرسٕے پرسٕے أمۍ باغن ژوٗنٛٹھۍ ژوٗنٛٹھؠس پنٛژہ پیٹہِ تِم ژوٗنٛٹھؠس پنٛژہ پیٹہِ ہسا نی مےٚ پتہٕ نزدیٖکھٕے مٔنڈی منٛز تہٕ تتھ تتھ ہسا بچے مےٚ رۄپیس پنژہ ساس تمہِ سۭتۍ ہسا میل مےٚ واریاہ فٲیدٕ پتہٕ ہسا چھُس بہٕ ہر دۄہ یِمن ژوٗنٛٹھۍ کُلؠن کنچی کران ییٚمہِ سۭتۍ تتھ باٹھ چھِ نیران تتھ باٹھس ہسا چھُس بہٕ ژِنہِ کران تِم ژِنہِ ہسا چھِ پتہٕ ونٛدس لگان اَسہِ بکار